آ بہٕ اَگر کَتھ کَرٕ مےٚ کِیاہ کِیاہ چھُ بَنیوٚمُت بہٕ وَنَو تۄہی زِ بَچپَن سے لیٚکے ؤنِیُک تانۍ ٲسٕس بہٕ بَناوان ییٚلہِ تہِ بہٕ ڈرٛایِنٛگ تُلہٕ ہا بہٕ ٲسٕس بَناوان فَیملِی تَتھ منٛز اوس مَدَر آسان فادَر آسان بوے آسان بیٚنہِ آسان پَنٕنۍ فَیملی مِیمبٲرٕز ٲسکھ بہٕ تَتھ منٛز بَناوان تہٕ تَمہِ کِنۍ مےٚ باسِیو کہِ تَتھ اوس اَکھ مانے تَمیُک مطلب اوس کہِ مے شایَد ٲسٕس بہٕ فیملی سۭتۍ واریاہ اَٹَیٚچ تہٕ سُہ اَٹَیٚچمؠنٛٹ ٲس مِیانہِ ڈرایِنٛگ منٛز اَتھِ یِوان تَتھ اوس اَکھ مطلب کیازکہِ سٲنِس ذہنَس منٛز یِم چیٖز چھِ آسان أسۍ چھِ ہمیشہِ تِمَے چیٖز بَناوان تِمَے چیٖز تَصَوُر کَران یِم چیٖز سٲنِس دؠماغَس منٛز آسان تِمَے چھِ سٲنِس زَیٚوِ پؠٹھ یِوان یا اگر أسۍ ڈرٛایِنٛگ ہٕنٛز کَتھ کَرو أسۍ چھِ یُس یہِ أسۍ وِجوَلایِز آسہِ کوٚرمُت یہِ خیال اَسہِ یِوان آسہِ أسۍ چھِ اَکثَر سُے ڈرٛا کَران تہٕ بہٕ ییٚلہِ تہِ کینٛہہ چیٖز ٲسٕس بَناوان بہٕ ٲسٕس ساروِی کھۄتہٕ گۄڈٕ فَیملِی بَناوان بیٚیہِ دوٚیِم ٲسٕس بہٕ سیٖنری بَناوان پَہاڑ ٲسٕس بہٕ بَناوان آب ٲسٕس بہٕ بَناوان کھُلۍ ٲسٕس بہٕ بَناوان بَچپَن پؠٹھے تمیُک مَطلَب تہِ اوس بہٕ چھَس ٲسمٕژ آز چھُ مےٚ یِوان سَمٕجھ کہِ وُہ ؤری برونٛہہ یور یۄس بہٕ ڈرایِنٛگ ٲسٕس بَناوان پہاڑ آب آز چھِ مےٚ یِوان سَمٕجھ کہِ بہٕ ٲسٕس نَیٚچرَس سۭتۍ زیادٕ اَٹَیچ آز نوان آز ییٚلہِ بہٕ نَیران چھَس چَکرَس بہٕ چھَس زیادٕ کھۄتہٕ زیادٕ وَقت گُزاران پہاڑَن منٛز آبَس نِش کُلؠن منٛز کیازکہِ کٔشیٖر چھِ اَکھ واریاہ خوٗبصوٗرت جاے ییٚتہِ واریاہ خوٗبصوٗرتی چھِ أسۍ یوٚت تہِ گَژھو تَتہِ چھِ آسان کینٛہہ نَتہٕ کینٛہہ واریاہ خوٗبصوٗرت تہٕ بہٕ چھَس ٲسمٕژ گۄڈنِچ پؠٹھ فیملی تہٕ بَیٚیہِ نیچرَس سۭتۍ واریاہ زیادٕ اَٹَیچِڑ